وعلیکُم سلام اَچھا پرٛاپَر ٹایمَس پٮ۪ٹھ چھُو نَہ سُہ دوا تُہۍ حظ کھٮ۪وان کِہیٖنۍ دَوا کیٛاہ کیٛاہ اوسمو تھوٚمُت اہن حظ ٹھیٖک حظ چھُ تُہۍ تہٕ روٗزِو سُہ دوا پرٛاپَر کھٮ۪وان تُہۍ کٔرِو کٲم بیٚیہِ حظ تھاوو تۄہہِ اَسہِ کیٛاہ چھِ اَتھ وَنان گَر گَر تہِ سُہ سُہ چھُ حظ یِم گَر گَر کَران تِم گَر گَر یِم اَسہِ تۄہہِ تھٲیمٕتۍ چھُو اَچھا ٹھیٖک چھُ تُہۍ گژھِ کَرٕنۍ کٲم گَر گَر کَر بَرابَر بیٚیہِ کھیٚیِو تُہۍ پانٛژَن دۄہَن دَوا تہٕ تَمۍ پَتہٕ دِمو أسۍ نظر تہٕ مےٚ باسان تیٚلہِ ژھٕنون یہِ دنٛد کٔڑۍتھٕے حظ اَدٕ حظ کَروس حظ روٗٹ کٮ۪نال کیٚنٛہہ پَرواے چھُنہٕ پٕنٛژٕ شَتھ رۄپیہِ کیٚنٛہہ پَرواے چھُنہٕ زٕ ساس اَدٕ حظ ٹھیٖک حظ چھُ أسۍ کَرو کٲم کیٚںٛہہ پَرواے چھُنہٕ تُہۍ ییٖزیو تہٕ أسۍ کَرو وٕچھو تۄہہِ فٔسٹَس پٮ۪ٹھ ییٖزیو تہٕ بہٕ تھاوو اٮ۪پایِنٛٹمٮ۪نٛٹ رٔٹِتھ ییٚتٮ۪تھ تہٕ کیٚںٛہہ پَرواے چھُنہٕ بہٕ تھاوو ؤنِتھ ییٚمِس پنٛنِس کِلیٖگَس تہٕ تۄہہِ تھاوو لیٚکھِتھ یِیِو تہٕ بہٕ دِمہٕ اَتھ نظر کیٚنٛہہ پَرواے چھُنہٕ اَدٕ کیٛاہ بِہِو خۄدایَس حوال کیٚںٛہہ پَرواے چھُنہٕ چلو بِہِو